ہیٚلو اسلام علیکُم یہِ تُہۍ چھُو حظ ڈوٗنۍ کار تہٕ بادَم کار کَران مےٚ حظ اوس وُچھُن یہِ ڈوٗنٮ۪ن تہٕ بادمَن ہٕنٛز ریٹ کۭژاہ چھِ اَز مطلب کِلوٗ پٲٹھۍ کوٗتاہ چھُ گژھان ڈوٗنۍ تہٕ بادام اَچھا

اَچھا ٹھیٖک اَمہِ کَم گژھِ نہَ حظ چلو ٹھیٖک حظ چھُ شُکریہ